اسلام علیکُم وعلیکُم سلام اسلام علیکُم آ ؤنِو حظ اَچھا ٹیٖن ایج چھِ تۄہہِ مۅکلیٛمٕژ تۄہہِ چھُ توتہِ نیران پِمپٕلٕز حظ بُتھِس چھا نیران کِنہٕ فُل باڈی چھِ نیران کوتاہ ٹایِم حظ گوٚو تۄہہِ تۄہہِ کیٛازِ کَروٕ نہٕ تَنہٕ پٮ۪ٹھ حظ کٲنٛسہِ ڈاکٹَر سۭتۍ کنسَلٹہٕ تۄہہِ ما حظ ٲسوٕ کرٛیم ویم کٔرمٕژ کانٛہہ یوٗز کُس ہِش حظ اَمہِ برٛونٛٹھ تہِ چھُو حظ یہِ گوٚمُت زانٛہہ کِنہٕ اَز گوٚو گۄڈٕنِکہِ لَٹہِ حظ اَچھا تُہۍ ؤنۍتَو یہِ ما چھُ خوٗن ووٗن یِوان یا یہِ چھُ کُنہِ ساتہٕ اَچھا ما اَتھٕ سۭتۍ چھِ تۄہہِ لَگان زیٖر کَرنہٕ سۭتۍ تہٕ تۄہہِ چھِ یہِ تاپَس منٛز تہِ گژھان کِنہٕ شِہلِس سۭتۍ سٍتۍ یا گَرِ اَگر أنٛدرٕ تُہۍ ٲسِو اَہَن حظ اَچھا تۄہہِ آسوٕ تیٚلہِ رِیکشَنٕے گٲمٕژ تُہۍ مہٕ کٔرِو حالَس کرٛیٖمٕز یوٗز کیٚنٛہہ باقٕے فٔردَر وُچھو أسۍ کیٛاہ باسہِ اَسہِ تہٕ باقٕے تُہۍ روزیو اَسہِ سۭتۍ کَنٹٮ۪کٹَس منٛز بیٚیہِ اَگر تُہۍ ییٚژھِو تُہۍ ہیٚکِو کنٹیکٹ کِلنِکَس پٮ۪ٹھ تہِ اَسہِ سۭتۍ مُلاقات کٔرِتھ تہٕ باقٕے کَتھ ہٮ۪کو أسۍ تٔتی کٔرِتھ حظ بیٚیہِ ہیٚکہِ کٔرِو تُہۍ کٲم اَکھ کتھ تۄہہِ حظ چھُ یُن ہَنٛدوارا باے پاسس پٮ۪ٹھ حظ اَہَن حظ اَسہِ حظ چھِ کِلنِک بعد کٔرِو تُہۍ کٲم تُہۍ تُلۍزیٚو بُتھِس فوٹوٗ حظ کٔرِو مےٚ واٹٕس ایپ وُنۍ سٮ۪نٛڈ بہٕ وَنوٕ تۄہہِ حالَس دوا یا فِلحال مہٕ کٔرو تُہۍ کرٛیٖمٕز بیٚیہِ یوٗز کیٚنٛہہ کانٛہہ صابنٕے نہَ حظ نہَ کانٛہہ صابنٕے چھِنہٕ تۄہہِ یوٗز کَرٕنۍ نہَ کانٛہہ کرٛیٖم ٹوٹلی نہٕ کِہیٖنٛۍ حظ آبہٕ سۭتۍ بُتھ چھَلُن بَس اَہَن حظ آ باقٕے ہیٚکِو تُہۍ کن کِلنِکَس پٮ۪ٹھ حظ اَسہِ أسۍ وُچھو باقٕے کَتھ کَرو أسۍ تٔتی آ کِلنِکسٕے پٮ۪ٹھ تہٕ یِیِو تُہۍ فِلحال کِلنِکَس پٮ۪ٹھ باقٕے کَتھ کَرو أسۍ تٔتی وُچھو کیٛاہ باسہِ اَسہِ چلو اَدٕ کیٛاہ ٹھیٖک اسلام علیکُم